یِمَن زَنہٕ گِنٛدَن والٮ۪ن ہٕنٛدۍ أسۍ میچ وُچھان چھِ تَتھ منٛز چھِ یِوان أسۍ چھِ زیادٕ تَر وٕچھان ییٚتہِ کِرکَٹٕے کِرکَٹ تہٕ بَس بیٚیہِ چھِنہٕ أسۍ وٕچھان کِہیٖنۍ تہِ نہٕ تہٕ کِرکَٹٕے چھِ زیادٕ پَہَن وٕچھان بیٚیہِ چھِ کُنہِ ساتہٕ وٕچھان والی بال بَس بیٚیہِ کِرکَٹ تہٕ والی بالٕے یوت چھِ وٕچھان تہٕ برونٛہہ کالہِ اگرَے وٕچھو برونٛہہ کالہِ اوس یِوان یہِ وٕچھنہٕ ٹی وی یَن پٮ۪ٹھ ٲسۍ وٕچھان برۄنٛہہ ٲسۍ وٕچھان ٹی وی ین پٮ۪ٹھ آز چھِ وٕچھان زیادٕ تَر لایِوٕے ییٚلہِ لایِو ییٚلہِ میچ تِکیٛازِ ہر کٲنٛسہِ چھِ آسان پاے کِرکَٹ چھُ فَلٲنۍ فَلٲنۍ دۄہ چھِ فَلٲنۍ دۄہ چھِ میچ فَلٲنۍ فَلٲنۍ ٹیٖمَس چھِ میچ پاکِستانَس چھِ افغانِستانَس چھِ اِنڈیاہَس چھِ تہٕ زیادٕ تَر چھِ أسۍ گۄڈٕ ٲسۍ وٕچھان ٹی وی یَس پٮ۪ٹھ برٛونٛہہ ٲسۍ وٕچھان مگر آز چھِنہٕ آز چھِنہٕ ٹی وی یَن پٮ۪ٹھ وٕچھان کِہیٖنۍ تہِ نہٕ آز چھِ وٕچھان اِتھَے کٔنۍ گَرے فونَن پٮ۪ٹھ وٕچھان یا وٕچھو لایِو وٕچھو یا وٕچھو فونَس پٮ۪ٹھ وٕچھو کانٛہہ خال کانٛہہ کانٛہہ گَرٕ مطلب کانٛہہ کانٛہہ گَرٕ چھِ وٕچھان ٹی وی یَن پٮ۪ٹھ مگر أسۍ أسۍ چھِ وٕچھان أسۍ چھِ وٕچھان گَرِ فونٕے منٛز چھِ أسۍ آز میچ وٕچھان أسۍ چھِنہٕ وٕچھان ٹی وی یَس پٮ۪ٹھ کیٚنٛہہ کُنہِ ساتہٕ چھِ وٕچھان ییٚلہِ سٲر سٲری آسو سٔمِتھ تمہِ ساتہٕ چھِ أسۍ وٕچھان ٹی وی یَس پٮ۪ٹھ میچ تہٕ اگرَے أسۍ مطلب اَگَرے أسۍ کُنہِ ساتہٕ فرٛٮ۪نٛڈٕس آسو مطلب اَگَر أسۍ کُنہِ ساتہٕ سٲری دوس آسو سٔمِتھ تہٕ تمہِ وِزِ چھِ أسۍ وٕچھان فون پٮ۪ٹھ مگر چھِ أسۍ وٕچھان اِکوَٹَے آز فون پٮ۪ٹھ مگر وٕچھو اِکوَٹَے اگر اگر آسو کُنہِ ساتہٕ سٲری دوس سٔمِتھ تیٚلہِ اَگر نَے اَگر پنٛنٮ۪ن پنٛنٮ۪ن گَرَن منٛز چھِ آسان تیٚلہِ چھِ وٕچھان سیٚود پَنٛنیو فونو پٮ۪ٹھ پَنٛنٮ۪ن کَمرَن منٛز یا اَگَرے گَرِکۍ تہِ آسَن تَتَس بَتہٕ وَتہٕ آسو کھٮ۪وان یا گَرِکۍ آسو سٲری بِہِتھ لاگو فون یا لاگو ٹی وی فون یا ٹی ویو پٮ۪ٹھ چھِ وٕچھان لاگو فون یا لاگو ٹی وی وٕچھان چھِ تمے پٮ۪ٹھٕ مگر اگرے برٛونٛہہ کالہِ وٕچھو برٛونٛہہ کالہِ ییٚلہِ میچ اوس آسان اِنڈیاہَس یا پاکِستانَس یا باقیَن مُلکن ییٚلہِ کِرکَٹ میچ آسہِ ہے آسان پَتہٕ ٲسۍ سٲری سَمان پَتہٕ ٲسۍ وٕچھان اِکَٹھے میچ أکِسٕے جایہِ ٲسۍ وٕچھان پَتہٕ میچ کِرکَٹ آسہِ والی بال آسہِ ہے کیٛاہ آسہِ ہے پَتہٕ ٲسۍ وٕچھان مگر اِکوَٹَے مگر برٛونٛہہ کالہِ ٲسۍ سَمان سٲری پَتہٕ ٲسۍ وٕچھان اِکوَٹَے مگر آز آز نہٕ کِہیٖنۍ تہِ آز اگرے میچ آسہِ آز چھِ وٕچھان مطلب پَنٛنہِ پَنٛنہِ گَرِ وۄنۍ ییٚلہِ کُنہِ ساتہٕ آسو اکھ زٕ دوسا مطلب مےٚ آسہِ کانٛہہ فریٚنڈ آمٕژ یا میٛٲنِس بٲیِس آسہِ کانٛہہ فرٛٮ۪نٛڈ آمُت تِم چھِ پَتہٕ وٕچھان اِکوَٹہٕ میچ نَتہٕ نہٕ ہُتھ کٔنۍ کیٚنٛہہ مطلب یہِ چھِنہٕ مطلب بُلاوان تِمَن تیٚمہِ ساتہٕ ہے میچ ؤلِو وٕچھُو نہ آز نہٕ کیٚنٛہہ اَلبَتہ برٛونٛہہ آز برٛۄنٛہہ دَہ پَنٛداہ ؤری أتی ٲسۍ سٲری آسان تمہِ دۄہ ٲس وارِیاہ زیادٕ لَکٕٹ أتی ٲسۍ سٲری آسان سٔمِتھ دوس ووس گَرِکۍ وَرِکۍ پَتہٕ ٲسۍ سٲری پَتہٕ ٲسۍ ٹی وی لاگان پَتہٕ ٲسۍ اَکے ساتہٕ وٕچھان میچ مگر آز نہٕ کِہیٖنۍ تہِ نہٕ اَز چھِ اِتھَے کٔنۍ مطلب پَنٛنٮ۪ن پَنٛنٮ۪ن گَرَن مَنٛز وٕچھان مطلب پانہٕ ؤنی وٕچھان یا آسان گَرِکۍ تَتَس نَتہٕ آسو پانہٕ بِہِتھ کَمبرَس مَنٛز تہٕ وٕچھو لاگو میچ تہٕ وٕچھو آز چھِنہٕ ہُتھ کٔنۍ کیٚنٛہہ مطلب وَنہِ چھِ سٲری سٔمِتھ نَہ نَہ آز آز آز وٕچھان پانَس پانَس بیٚیہِ وٕچھان پنٛنٮ۪ن گَرَن منٛز یا وٕچھو ٹی وی پیٚٹھ یا وٕچھو ٹی وی پٮ۪ٹھ یا وٕچھو موبایلہٕ پٮ۪ٹھ تہٕ بَس بیٚیہِ چھِ وٕچھان پنٛنٮ۪ن پنٛنٮ۪ن گَرَن منٛز دوسَس ووسَس سۭتۍ نہٕ کٲنٛسے سۭتۍ